أسۍ ہٮ۪کو ؤنِتھ زِ کَشمیٖرٕچ کٲم کۭژاہ کارکَردٕگی کٲم چھےٚ زِ اَگر أسۍ کَتھ کَرو پَشمینَہ ہٕچ یا أسۍ کَرو وُڈ کرٛافٹِنٛگ ہِنٛز کَتھ یا زِ أسۍ کَرو پیپَر مٲشی ہٕنٛز کَتھ پیپَر مٲشی چھےٚ تِژھ کٲم یۄس ہَر أکۍ کامہِ کھۄتہٕ اَصٕل تہٕ خۄش وٕنۍ کٲم چھےٚ یہِ چھےٚ سۄ کٲم یَتھ پٮ۪ٹھ اِنسان پَنٕنۍ کلاکٲری اَپناوان چھُ یا کَرو أسۍ کَتھ وُڈ کرٛافٹِنٛگ ہِنٛز اِنسان چھُ اَکھ کٔشیٖرُک اِنسان چھِ تِم چیٖز بَناوان پنٛنہِ ہُنرٕ سۭتۍ زِ لُکھ چھِ وٕچھان روزان زِ أمِس کۭژاہ کَلاکٲری چھےٚ پانَس انٛدَر یہِ کیُتھ کٲم چھُ بَناوان پَتَے کَرو أسۍ کَتھ پَشمیٖنَہ شالَن ہٕنٛز پَشمیٖنَہ شال چھِ تِتھ اَصٕل شال آسان مارکٮ۪ٹَس منٛز سُہ چھُ واریاہ زیادٕ درٛوگ تہِ گژھان مگر سُہ چھُ اَصٕل آسان یِم تہِ سیاح یِوان چھِ تِم چھِ یِم چیٖز پانَس سۭتۍ ضٔروٗری نِوان یِم پیپَر مٲشی ہِنٛدۍ کہٕ چیٖز چھِ آسان سیاحَن چھِ تِم واریاہ زیادٕ خۄش کَران تِم چھِ پانَس سۭتۍ تِم چیٖز نِوان کیٛازکہِ تِم چھِ آسان دِلکَش پانَس کُن کشِش کَرَن وٲلۍ تِم چیٖز تِم چھِ تیٖتیٛاہ خوٗبصورَت چیٖز آسان زِ اَکھ اِنسان چھُ یَکایَک مجبوٗر گژھان زِ پانَس کُن پانَس انٛنہٕ خٲطرٕ یِتھَے پٲٹھۍ کَرو أسۍ کَتھ وُڈ کرٛافٹِنٛگ ہِنٛز تہِ کٲشُر اِنسان چھِ تِتھ اَکھ چیٖز بَناوان أسۍ کَرو کَتھ ناوَن ہٕنٛز ناوٕ لۄکچہٕ لۄکچہٕ ناوٕ چھِ بَناوان یا کہِ پَنہٕ ؤتھٕر چھِ بَناوان ہوٚس چھِ بَناوان یا کہِ باقٕے چیٖز چھِ بارسَس منٛز یِوان تِم چھِ تیٖتیٛاہ خوٗبصورَت آسان زِ پَتہٕ چھِنہٕ اِنسان ہٮ۪کان تِم أتھی ترٛٲیِتھ کِہیٖنۍ نہٕ تِکیٛازِ تِم چھِ سٮ۪ٹھاہ مایہِ بٔرِتھ چیٖز آسان